ہیلو جناب تُہۍ چھِو حظ درگاہ سوموٗ سٹینٛڈ پؠٹھ جِناب مےٚ ٲس اکھ کَیب ضوٚرَتھ تُہنٛدِ امہِ سٹینٛڈٕچ مےٚ چھُ گژھُن مگر مِیون یُس زَن ٹرٛوٕل چھُ یہِ چھُ مےٚ کَرُن بیٚیِس شہرَس مےٚ چھُ گژھُن جوٚم حظ تتہِ چھِ مےٚ پنُن فادر روزَان تہٕ مےٚ چھُ تٔمِس سمکھٕنۍ گژھُن تہٕ اس لیے چھُ مےٚ تورۍ گژھُن اگر تُہۍ کَیب ہیٚکِو مےٚ دِتھ مےٚ چھُ پگہہ یعنے کہِ پٕنٛژٕہ اپریل جوٚم گژھُن تۄہہِ چھوا کانٛہہ کَیب سۄ یُس تُہۍ مےٚ دِتھ ہیٚکِو